آ بالکل یُس اسہِ لوکل بینک چھُ اتہِ أمہِ سۭتۍ چھُ اَسہِ واریاہ سپوٹ مِلان فار ایگزامپل اگر اَسہِ مطلب لون آسہِ کرُن لون چھ یِم کران میوٗچول فنٛڈز چھ یِم دِوان میوٗچول فنٛڈز یا کیٚنٛہہ کاڑ چھ یِہنٛدِ سۭتۍ چھ اَسہِ واریاہ سپوٹ مَلان مطلب اَسہِ چھُ اٮ۪پلے چھ أسۍ کران سأنۍ اٮ۪کسپیٖرینس چھ یی روزان مظلب اٮ۪پلے کرنہٕ خأطرٕ چھُ پٮ۪وان اسہِ کرُن کانٛہہ کاڑ چھُ پٮ۪وان دیُن اَسہِ تہٕ یِم چھ اَسہِ اٮ۪پلے دِوان پانے کرِٔتھ سُہ چھ یِہنٛز مہربأنی مطلب أسۍ چھ کانٛہہ زمیٖنُک کاکُد دِمو یا بزنس خأطرٕ دِمو أسۍ کیٚنٛہہ تہٕ یِمہٕ چھ اَسہِ لون دِوان تہٕ یِہُنٛد چھ اَسہِ واریاہ فٲیدٕ ییٚتہِ